اَلسلامُ علیکُم آ آ آ بِلکُل یہِ چھِ شالِمار سِٹورٕے اچھا ٹھیٖک تۄہہِ چھُو ہوم ڈِلؤری ضوٚرَتھ کِنہٕ ٹھیٖک چھِ تۄہہِ کیٛاہ کیٛاہ سامان چھُو ضوٚرَتھ اۭں اۭں أسۍ چھِ کران ہوم ڈِلؤری مگر وٕنۍکٮ۪س گژھِ نہٕ کیٚنہہ وٕنۍکٮ۪س چھِ اَسہِ واریاہ آوٕریٛار صُبحَس تام ہٮ۪کَو أسۍ ہوم ڈِلؤری دیٛانٲوِتھ تہٕ اگر ٹھیٖک چھُ تۄہہِ کیٛاہ کیٛاہ لِسٹ تۄہہِ کیٛاہ کیٛاہ چھُو ضوٚرَتھ ٹھیٖک ٹھیٖک چھُ ٹھیٖک چھِ بٔڑۍ پاکٮ۪ٹ زٕ

اچھا ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک اۭں باسمتی ٹھیٖک چھُ ٹھیٖک چھُ پٮ۪کٕڈ چھُو اَسہِ ٹھیٖک چھُ ٹٮ۪ن کے جی وٲلۍ چھُو نہٕ کیٚنہہ فایِو کے جی وٲلۍ آسَن اۭں فایِو کے جی وٲلۍ چھِ اَسہِ

ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک نیوٗٹرٛی ہاں آ ہاں اَکھ ٹھیٖک چھُ کِسان ٹماٹو پوٗری ترٛےٚ ڈَبہٕ ٹھیٖک چھُ ٹھیٖک اۭں اَسہِ چھِ یِم چیٖز اٮ۪ویلیبٕل تُہۍ ؤنِو مےٚ تۄہہِ تُہُنٛد اٮ۪ڈرَس یوٚتَن یہِ ڈِلِوَر آسہِ کَرُن تہٕ تۄہہِ یِیَو بِلکِس ٹھیٖک چھُ ٹھیٖک نُپُر اچھا ٹھیٖک گودریج ہاں ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک چھُ مٮ۪ہنٛدی کون تِم تہِ چھِ اَسہِ اٮ۪ویلیبٕل بِلکُل ٹھیٖک چھُ

آ سُہ چھِ تھوڑا مُشکِل کیٛازِکہ ہر کانٛہہ یِم چھِ آسان ڈَبَن منٛز اَکھ اَکھ پَٹہٕ مطلب بِلیک آسہِ اَکھ ڈَبہٕ فُل تہٕ ملٹی کَلَر آسہِ نہٕ اَسہِ یِتھۍ کَنۍ اٮ۪ویلیبٕل کیٚنہہ یُس ڈَبَس منٛز آسہِ تہٕ ہُتھ کَنۍ آسَن مطلب بٕلیک ڈَبہٕ چھِ آسان الگ وایِٹ ڈَبہٕ چھِ آسان الگ پِنٛک ڈَبہٕ چھِ آسان تِمَن چھِ آسان الگ الگ شیڈٕز ملٹی کَلَر منٛز نیرِ نہٕ کیٚنہہ یہِ چھِ اَسہِ چھُ اَسہِ چھُ شیڈٕس تہٕ اَسہِ چھِ یِتھ کَنۍ مطلب پِنٛک دار چھِ اَتھ منٛز چھِ ڈِفرَنٛٹ ڈِفرَنٛٹ شیڈٕس آسان یِتھَے کَنۍ لایِک بِلوٗ آسہِ تَتھ منٛز چھِ ڈِفرَنٛٹ ڈِفرَنٛٹ شیڈٕس آسان بِکَز أکِس کَلرَس چھِ واریاہ واریاہ شیڈٕس آسان تہٕ اَسہِ چھِ تَمہِ اَکاڈِنگلی ہُتھ کَنۍ چھُو نہٕ اَسہِ کیٚنہہ کہِ مَلٹی کَلَر ڈَبہٕ آسہِ تِتھ کَنۍ چھُنہٕ اَسہِ کیٚنہہ ٹھیٖک چھِ ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک ٹھیٖک چلو چلو ٹھیٖک چھِ ہاں ہاں سلات زٕ ہاں بِلکُل تِم ٹھیٖک چھُ شُگَر ٹھیٖک چھُ اۭں تِم تہِ چھِ اٮ۪ویلیبٕل اَسہِ ٹھیٖک ڈِٹَرجَنٛٹ ٹھیٖک چھِ اۭں ٹٮ۪ن کے جی وۄل تہِ چھُ ٹھیٖک چھِ رٮ۪ڈ چِلی پوڈَر کنول اۭں تیُتھ چھِ اٮ۪وٮ۪لیبٕل چلو ٹھیٖک چھُ بیٚیہِ ما چھُ کیٚنہہ

پگاہ صُبحَس تام ہٮ۪کَو صُبحٲے اۭں کَرو أسۍ گۄڈٕ تُہُنٛدٕے ڈِلِوَر تہٕ صُبحَس تام چَلیٛا مارنِنٛگ ٹایِمَس پٮ۪ٹھٕے اۭں أسۍ کَرَو ما صُبحٲے گۄڈٕ کَرَو أسۍ کوٗشِش تُہٕنٛدٕے یہِ ڈِلِوَر کَرنُک تُہۍ کٔرِو مےٚ پَنُن اٮ۪ڈرَس دِیِو سوزِو کٔرِو تُہۍ مےٚ سٮ۪نٛڈ تہٕ بہٕ کَرو تۄہہِ بِل تٔتھۍ پٮ۪ٹھ سٮ۪نٛڈ ٹھیٖک چھا چلو ٹھیٖک چلو بِہِو اوکے اوکے اَلسلامُ علیکُم